ہیلو اَسلام علیکمُ ٹھیٖک پٲٹھۍ چھِو حظ اوا ٹھیٖک پٲٹھۍ تُہۍ چھُوا ٹھیٖک پٲٹھۍ اصل پٲٹھۍ چھُوا اۭں

یتھ منٛز کیاہ سوٗٹ چھُ اتھ حظ چھِ مُختلف رٮ۪ٹ أکس چھِ اکہِ قٕسمہٕ بیٛیس چھِ بیٚیہِ قٕسمہٕ یہِ حظ چھُ آسان کانہہ لِہُن کَپُر تہِ کانہہ آسان تھوٚد کَپُرتہ کانہہ آسان کاٹنس منٛز تہِ کانہہ آسان سِلکہِ منٛز تہِ اہن حظ نہ حظ سُہ حظ گژھن مُختلف پانٛژھ ہتھ تہِ حظ گژھان ژور ہتھ تہِ حظ گژھان زٕ ہتھ تہِ حظ گژھان ڈاے ہتھ تہِ حظ گژھان بوٗز تہٕ حظ شےٚ ہتھ شےٚ ہتھ گژھان فِراق یزارس نہ حظ کمی ہیٚکہِ نہٕ گٔژھِتھ کینہہ تیٖژاہ چھَنہٕ پژان تہِ کینہہ نہ حظ وۄنۍ اسہِ تہِ چھَنہٕ برابٔدی کینہہ اتھ منٛز تہٕ أسۍ کیاہ وَنو اسہِ تہِ چھَنہ تیٖژاہ برابٔدی کینہہ اسہِ تہِ گژھِ پَنٕنۍ برابٔدی یِنۍ حظ کوٹ پتلونس گَژھن زٕ ژور پانٛژھ ساس حظ نہ حظ کِہیٖنۍ نہٕ حظ نہ حظ کِہیٖنۍ نے اَندٮ۪س نہ حظ تے چُھ پوٚز وَنہِ برابٔدی گژھِ نہ حظ یِنۍ پتہٕ چھُ سَہلٕے تہٕ ونہِ گوٚو زیادٕ تہِ کٔمی گژھِ نہٕ کینہہ نَہ حظ تیوٗتاہ کم تہِ گژھٮ۪س نہٕ ژےٚ تہِ گَژھی ریٹ گژھٕنۍ رٕتۍ پٲٹھۍ مےٚ تہِ گژھِ یِنۍ برابٔدی حظ بے کیاہ نہ حظ کہیٖنۍ حظ گژھی کمی ادکیاہ حظ ولہ تیٚلہِ چھُ پتہٕ سَہلٕے سُہ سونچو بِہو خۄدایس حوال

ولہٕ حظ پتہٕ وٕچھو کینہہ چھُنہٕ پرواے ییٚمہِ دۄہ تۄہہِ دل وَنِوٕ تَمہِ دۄہ إنو تُہۍ تہٕ اَدٕ ترٛےٚ دۄہ ژور دۄہ لَگن تہٕ پرواے چھُنہٕ کینہہ

یُتھ بیٚہمو حظ تِیُتھ یی پَلو تہِ سُوٕنہٕ کُنہٕ ساتہٕ چھِ آسان موٚہلت کُنہٕ ساتہٕ چھنہٕ آسٲنی موٚہلت مےٚ حظ لگن اہن حظ اہن حظ لگن ما دہ پَنٛداہ دۄہ مہ لگن حظ ادٕکیاہ ولہٕ حظ کینہہ چھُنہٕ پرواے وٕچھو پتہٕ تِتہِ ییٚمس یتھ باسہِ کٔمی تتھ کَرو کٔمی یتھ نہ باسہِ تتھ اَندِ نہٕ کینہہ اَدٕ کیاہ حظ کینہہ چھُنہٕ پرواے حظ کینہہ چھُنہٕ پرواے